وٕنۍکٮ۪نَس اگر أسۍ وٕچھو کٔشیٖرِ منٛز واریاہ اَصٕل قٕسمچہٕ گاڈٕ چھِ یِوان لَبنہٕ یِتھ پٲٹھۍ زَن أسۍ وٕچھو کہِ کٲشٕر گاڈ پَنجٲبۍ گاڈ سٲلِم قٕسمچہٕ گاڈٕ چھِ یِوان لَبنہٕ واریاہ اَصٕل گاڈٕ چھِ یِوان لَبنہٕ وٕنۍکٮ۪س کٔشیٖرِ منٛز یِم پَزَن أکِس اِنسانَس اٮ۪ڈوٮ۪نچَر کَرنہِ تویتہِ ہَفتَس منٛز گَژھِ اَکہِ لَٹہِ اِنسان گاڈٕ کھیوٚن تِکیٛازِ یِمو سۭتۍ چھِ لایِٹ تہِ یِوان یِم چھِ واریاہ اَکھ اَصٕل چیٖز اِنسانَس خٲطرٕ یِمو سۭتۍ أسۍ گاڈٕ چھِ ہٮ۪کان گاڈٕ کھیوٚان چھِ یا باقٕے چیٖز چھِ أسۍ کَران گوٚو اِنسانَس پَزِ گاڈٕ کھیٚنہِ یا باقٕے آیٹَم گژھنہٕ پَزنَس کھیٚنۍ تِکیٛازِ وٕچھان چھِ أسۍ کہِ گاڈٕ گَژھَن اَکھ اِنسان کھیوٚن یہِ چھُ واریاہ صحت